أسۍ چھِ کلہٕ دود ٹھیٖک کرنہٕ خٲطرٕ واریاہ گریلوٗ علاج کران یتھ منٛز ٹٮ۪وٚٹھ کہوٕ أدرکھ چاے ڈٮ۪کس لیدٕر متھٕنۍ زیادٕ شۄنٛگُن لایٹہِ نِش دوٗر روزُن مٮ۪نٛگن اوم تیٖل متھُن ششمہٕ ٹکور کرُن سٕژنہِ سۭتۍ لوٚت لوٚت جسمس پرٛک دِنۍ تہٕ کافی چھٮ۪نۍ یِمو چیٖز کرنہٕ سۭتۍ چھُ کلہٕ دٲدۍ واریاہ زیادٕ جلدی ژلان